ہیٚلو اسلامُ علیکم وعلیکُم سَلام اۭں اَصٕل پٲٹھۍ تُہۍ چھِو ٹھیٖک اۭں اۭں ؤنِو آ واریاہ ڈِزایِن چھُ تۄہہِ ؤنِو تۄہہِ کَمہِ آیہِ چھُو بَناوُن تہٕ تمی آیہِ بَناوُن ٹھیٖک چھُ تُہۍ ؤنۍ زَیٚو کمہِ آیہِ چھُو بَناوُن تہٕ أسۍ بَناوو تَمی آیہِ ادٕ کِیاہ ٹھیٖک چھُ